ہیٚلو وعلیکُم اسلام فایَر سِٹیشَن چھُو حَظ ہے اَسہِ حَظ لوٚگ دفتر دفترس حَظ لوٚگ نَار اَسہِ اَسہِ حظ اوس پاور ڈِپاٹمٮ۪نٛٹ چھُ حَظ گٲو کٔدلہٕ حَظ چھُ دفتر تتہِ حَظ لوٚگ نار اَسہِ گٲو کٔدل چھُ نہٕ حَظ کٔدلَس وَسان تہٕ تُہۍ اَگر حبہٕ کدٕل سایِڈٕ تہِ یِیو تہٕ ہُپٲرۍ لال چوک سایِڈٕ تہِ یِیو تۄہہِ گژھٮ۪و کُنُے مگر تُہۍ کٔرِو کٲم تُہۍ ییٖتو لال چوک سایِڈٕے کیٛازِ یپٲرۍ واتنَو نہٕ یِم گٲڑِ کیٚنٛہہ تۄہہِ کٔژ گٲڑۍ سوٗزِو ییٚلہِ دٔچھِن ییٚلہِ تُہۍ یپٲرۍ یِیِو نہَ حظ اٮ۪م اےٚ روڈ کِنۍ ٹھیٖک ٹھیٖک تُہۍ نیٖرِو نا سیوٚدُے آ پَتہٕ چھُ نہٕ حظ برٛونٛٹھٕ کَنہِ ایٚکسچینٛج وا ایٚکسچینٛج یوٗکنُے واتان آ مایسیٛوٗم مایسیٛوٗم کِنۍ اَگر تُہۍ مایسیٛوٗم کِنۍ یِیو نا تپٲرۍ چھُو پَتہٕ أتی کھۅوُر نیرُن تہٕ تَمہِ پَتہٕ چھُو نیران زٕ وَتہٕ دٔچھُن تہٕ کھۅوُر بیٚیہِ اَگر آ آ تَتھ چھِ تھوڑا اَنٛدر پَہم سُے چھِ أنٛدٕرۍ کِنٮ۪تھ اَژُن مگر اَتھ چھُو توتہِ جاے ٹھیٖک اَتٮ۪تھ آ آ تَتے اَتہِ چھِی یارٕبَل تہِ یارٕبَل تہِ چھُ نہٕ حَظ أتی اَگر تُہۍ موٹرٕ سۭتۍ تہِ آب کھٲلۍہو تَتٮ۪تھ آ آ سۄ چھےٚ سۄ چھےٚ اَسہِ دفترَس منٛز سۄ چھِ مگر پٔتمِس سایڈ وۅنۍ تمیُک چھُ نہٕ کیٚنٛہہ پَرواے تہٕ مگر تُہی ییٖتو اگر جلدی پہَم ییٚتہِ ہیوٚتُن وۅنۍ زیادٕ نار بَڈُن آ آ ؤِنِو ؤنِو یہِ چھُ دَفترَس سٲنِس سۭتی نار لوٚگمُت دَفتر چھُ نا سوٚن أنٛدٕر تہِ چھُ نار وۅنۍ ووت سُہ نٮ۪بر تہِ نار سُہ ووت أنٛدٕر تہِ نار آ کُٹھٮ۪ن تہِ لوٚگ نار اَسہِ ہے اَتہِ حظ چھُ نہٕ وۄنۍ پَیی اَتہِ چھُو دٕہ اَتہِ چھُنہٕ اَتھے اَتہِ چھُ انٛدیر سٲرسٕے اَتھ چھُ نہٕ اَتھے یِوان کیٚنٛہہ تھوڑا جلدی پہَم اَہَن حظ آ وۄنۍ حظ آو کتھِ تُہنٛد نمبر اَتھِ تہٕ آ پاور حظ چھُس پاور ژھوٚٹ اَسہِ پاوَر تُہۍ کٔرۍتو مہربٲنی کٔرۍتو تُہۍ ییٖتو جلدی پہم تُہۍ یِیِو جلدی جلدی پہم